سانہِ کشمیٖر ہَسا چھِ اَکھ مَردٕ سُنٛد تہٕ بیٚیہِ اَکھ زنہِ ہُنٛد رول آسان واریاہ الگ اگر أسۍ برونٛہہ زمانَس منٛز وُچھو تہٕ یُس مرٕد اوس سُہ سا اوس کٲم کار کَرنَس پٮ۪ٹھ تہٕ یہِ زنان ٲس آسان زٔنۍ ٲس آسان تہٕ یہِ اوس آسان أکۍ قٕسمہٕ ہاوُس وایِف گرِ شُرۍ وُرۍ شُرۍ وُرۍ آسان گرِ رَنُن پَکُن آسان پرٮ۪تھ کینٛہہ آسان یُس أکِس مَردَس خٲطرٕ تیار تھاوان کٔرِتھ مگر آزیُک رول ہسا چھِ واریاہ ڈِفرَنٛٹ یُس فیوٗچَر جَنریشَن چھِ اَز چھِ ٹوٹلی ڈِفرَنٛٹ اَز چھِ پرٛٲنۍ اَز چھِ برٛنٛمہِ زمانُک برعکس یُس سا آزیُک زمانہِ چھِ اَز چھِ زٔنی نیران کٲم کَرنہِ تہٕ مَرٕد بِچارٕ آسان گَرِ بِہِتھ تہٕ اَز چھِ زٔنۍ أکِس گَرَس أکِس فیملی منٛز زٔنۍ پرٮ۪تھ کانٛہہ سنٛبھالان پرٮ۪تھ کُنہِ کٲم سنٛبھالان تہٕ زَنہِ ہیُٚنٛد راج چھِ اَتھ اَز چَلان تہٕ ایز کَمپیٲڑ ٹُوٚ اگر أسۍ کانٛہہ مرٕد مےٚ ووٚن مرٕد بِچارَس چھِنہٕ اَز تیٖتۍ حق آسان کِہیٖنۍ نہٕ تیٖتۍ حقوٗق آسان کِہیٖنۍ ییٖتیٛاہ اَز زَنہِ آسان چھِ